ہٮ۪لو ڈرٛایوَر جی تُہۍ ؤنۍ تَو مےٚ اَکھ کَتھ تُہۍ چھُو وَنان اَکھ چھِ پنٛژاہ رۄپیہِ واژو تۄہہِ تُہۍ ؤنۍ تَو مےٚ تۄہہِ کَرو بہٕ یہِ آنلایَن پیمٮ۪نٛٹ کِنہٕ تۄہہِ کَرو بہٕ کیش یوٗتاہ وٕ ٹھیٖک ؤنِو یوٗتاہ ٹھیٖک باسیو تُہۍ ؤنِو مےٚ تَمے حِساب کَرٕ بہٕ تِکیٛازِ اگر تُہۍ کیشٕے رٔٹِو تیٚلہِ چھُ مےٚ پانٛژھ ہَتھ یُن یورٕ تیٚلہِ چھُو تۄہہِ پَتہٕ فُٹوٹ تہِ دیُن اگر نہٕ تُہۍ وٕ تیٚلہِ کیش رٔٹِو کِہیٖنۍ تیٚلہِ چھُو تۄہہِ آنلاین رَٹُن بہٕ کَرو پیمٮ۪نٛٹ وٕنی تُہۍ دِیو مےٚ اٮ۪کاوُنٛٹ نمبر کیٛاہ چھُ تُہۍ دِیِو مےٚ کَمپٔنی ہُنٛد یا تُہۍ دِیِو مےٚ باقٕے کٕنِو تہٕ بہٕ کَرو یہِ مےٚ ؤنِو جلدی کیٛاہ چھُ کَرُن تیٚلہِ ژھٕن بہٕ یہِ کٔرِتھ